میٲنِس گرَس منٛز ہسا چھِ واریاہ ایٚلیٚکٹرانِکٕس ایٹم اۭں یوٗز گژھان مِثال کے طور پَر یِمن منٛز واشِنگ میشیٖن چھِ فریٚج چھِ ٹی وی چھِ پریٚس چھِ میکروویو چھِ اِنڈَکشَن چھِ گیٖزَر چھِ موٹر چھِ گۄڈٕنیٚتھ اَگر ہسا أسۍ وُچھو ییٚلہِ ہسا پَتھ کالہ اِنسان مطلب کہِ ٹیٚکنالجی ٲسۍ نہٕ ییٖژ مطلب ییٖتۍ چیٖز ٲسۍ نہٕ آسان کِہیٖنۍ ییٚلہِ ہسا اِنسان پٔتمہِ کالہِ اِنسان زِندگی پٮ۪ٹھ نَظر چھُ تراوان أسۍ ہسا ٲسۍ گۄڈٕنیٚتھ ہسا اَگر اِنسان وُچھان اوس تٔمِس ہسا اوس آسان دۄہ ہسا اوس تٔمِس آسان دیُن یِمنٕے گرٕ کامٮ۪ن سۭتۍ تِکیازِ اَگر ہسا أسۍ پَلو چھلو تقریٖبَن چھِ لَگان پَلو چھلنَس سۭتۍ گٲنٹہٕ یا ڈۄڈ گٲنٹہٕ تٔمۍ بَنیٚسبت کہِ اَگر أسۍ وُچھو آز ہسا چھِ پرٮ۪تھ کٲنسہِ یِہِنٛدِس گرَس منٛز اکھ اکھ مِشیٖن اَگر ہسا أسۍ پَلو مِشیٖن تراوو مِشیٖن منٛز تراوہکھ پَلو توٚتانۍ ہسا ہیٚکہوکھ أسۍ آرام سان یَپٲرۍ بدل کانٛہہ کٲم کٔرِتھ تِکیازِ یِم ہسا یِم مےٚ سانہِ مِشیٖنہِ چھ یِمو ہسا اکھ بَچو یِمَو سون وقت بیٚیہِ ہسا چھِ یِہِنٛدِ یِمَو مِشیٖنَو سۭتۍ یۄس کٲم گَنٹَس منٛز ٲسۍ یِوان کرنہٕ سۄ ہسا چھِ یِوان دَہن مِنٹَن یا مِنٹَس منٛز کرنہٕ برونٛہہ کالہِ ہسا اوس نہٕ اَسہِ آسان اَسہِ نِش اوس نہٕ رایِس کُکَر موٗجوٗد آسان کِہینۍ أسۍ ہسا ٲسۍ دامبرِس پیٚوان تِمن دۄہَن ٲسۍ أسۍ گیسَس پٮ۪ٹھ بَتہٕ رَنان ؤنکیٚنَس اَگر أسۍ وُچھو اَگر ہسا اَسہِ نِش رایِس کُکَر آسہِ یُس بَتہٕ اَسہِ گٲنٹَس منٛز تَیار اوس گژھان دامبرِس پٮ۪ٹھ یا ہُتھ منٛز بیٚیہِ اوس آسان تَتھ بَتَس تہِ تٔتی روزُن سُہ بَتہٕ ہسا چھُ اَسہِ ؤنکیٚنَس دَہن مِنٹَن یا وُہَن مِنٹَن منٛز گژھان تَیار بیٚیہِ کُنہِ پَریشٲنۍ وَرٲے اَگر ہسا اِنسان بَتہٕ تھاوِ لٲگِتھ سُہ ہسا ہیٚکہِ آرام سان باقٕے کٲم تہِ کٔرِتھ بیٚیہِ ہسا چھِس بیٚیہِ ہسا چھِ اے سی چھِ آسان سٲنِس گرَس منٛز نہ سا چھِنہٕ اے سی کیٚنہہ بٔلکہِ یِم ہسا سٲنۍ بٔڑ بٔڑ اِدارٕ چھِ ہَسپَتال چھِ باقٕے تَتہِ ہسا چھِ اے سی بیٚیہِ اَگر أسۍ وُچھو کَمپوٗٹر ہسا چھِ سٲنِس گرَس منٛز تِکیازِ مٔنٛزِی مٔنٛزِی چھِ آسان یُس کَمپوٗٹر پٮ۪ٹھ ہسا چھُ اِنسان واریاہ کیٚنٛہہ ہیٚچھان تِکیازِ ؤنکیٚن کِس دورَس منٛز اَگر وُچھو ییٚمِس نِش نہ سا کَمپوٗٹر تعلیٖم آسہِ کَمپوٗٹر آسیٚس نہٕ تَگان چَلاوُن کِہینۍ تٔمِس ہسا چھُ وَنان اَمہِ چھُنہٕ زَن کِہیٖنۍ ہیٚوچھمُت اَسہِ ہسا چھِ یِم اَمہِ موٗجوٗب ہٮ۪تمٕتۍ تِکیازِ امہِ اکھ چھُ اَمہِ سۭتۍ سون ٹایم بَچان بیٚیہِ ہسا چھِ اَمہِ سۭتۍ واریاہ اَصٕل تہٕ صاف یِوان کرنہٕ گۄڈٕنیٚتھ اَگر أسۍ وُچھو پَتھ کالہِ اوس اَسہِ پیٚوان دامبُر زالُن اَتھ دامبرِس سۭتۍ کیاہ اوس گژھان اکھ ٲسۍ یِم سٲنۍ بانہٕ آسان دُہۍ سۭتۍ تَباہ گٔمٕتۍ بیٚیہِ کیاہ اوس گژھان بیٚیہِ اوس آسان أکِس زَنہِ أتھۍ نِشی یوت روزُن تَتھ سُہ سُہ اوٚگُن کھالُن ہیٚور کیاہ تھام کَرُن زالُن تَمہِ سۭتۍ تہِ ہسا ٲسۍ گژھان واریاہ سَختی تِکیازِ اِنسان ہسا اوس گژھان واریاہَن بٮ۪مارٮ۪ن منٛز مُلوِس گۄڈٕنیٚتھ اوس تَتھ سُہ دُہ نیران دۄیِم کَتھ اوس تَتھ سُہ ژوٚٹہٕ بَلاے کھسان تَوے ہسا چھُ ؤنکیٚنَس چھُ سٲنِس گرَس منٛز ہسا چھِ اِنڈَکشَن کُکَر یَتھ پٮ۪ٹھ أسۍ رَنان چھِ سیُن رایِس کُکرَس منٛز ہسا چھِ أسۍ بَتہٕ رَنان اَمہِ سۭتۍ کیاہ چھُ گژھان اَمہِ سۭتۍ ہسا چھُ سانہِ کامہِ منٛز آسٲیِش یِوان اَسہِ ہسا چھِ یِم أنمٕتۍ زٕ ساس ژۄدہَس منٛز ہسا چھِ اَسہِ یِم چیٖز أنمٕتۍ یِم یِم ایٚلیٚکٹرانِک چیٖز چھِ اَسہِ ؤنکیٚنَس چھِ یہِ اوس کران پَنٕنہِ گرِ یِم ہسا چھِ اَسہِ زٕ ساس ژۄدہَس منٛز پَگہہ خٔریٖد مٕتۍ بیٚیہِ کیاہ بیٚیہِ ہسا چھِ سانہِ گرِ موٹر تِکیازِ ؤنکیٚن نہ سا چھِ نہٕ أزکین لُکَن نش نہ سا چھےٚ نہٕ تیٖژ ہیٚکَتھ کہیٖنٛۍ تِم ہیٚکَن آب سٲرِتھ گۄڈٕنیٚتھ چھِ سٲنِس باتھروٗمَس پٮ۪ٹھ آسان ٹیٚنکی یِمن ٹینکین ہیٚکہِ نہٕ اِنسان بالٹیٖنَو سۭتۍ آب سٲرِتھ کِہینۍ یِمن ٹینکِین چھِ آرام سان موٹرٕے ہیٚکان آب کھٲلِتھ تِکیازِ اکھ زٔنۍ ہیٚکہِ نہٕ اکھ مہنیو سُنٛد سُہ ہیٚکہِ نہٕ اَکے ساتہٕ ساس یا پانژھ ہَتھ لیٖٹر آب سٲرِتھ خَیہِ پٮ۪ٹھ کِہیٖنۍ تَوے ہسا یِم ہسا یِم ہسا سانہِ میشنہٕ چھِ یِمَو ہسا کٔر سٲنۍ کٲم واریاہ آسان بیٚیہِ ہسا